ییلہِ تہِ مےٚ پَنٛنِس موبایِلَس لیپٹاپَس یا کَمپیوٗٹَرَس کانٛہہ اِشوٗ چھِ گژھان تہٕ بہٕ چھُس اوٚوَرآل خاص کر چھِس بہٕ سٔروِس سینٹَر کران کَنسَلٹہٕ بہٕ چھُس نِوان سٔروِس سینٹَرَن پٮ۪ٹھ تہٕ وٕنیُک تام یوتانۍ مےٚ وُچھ سَروِس سینٹَرَس پٮ۪ٹھ چھِ واریاہ اصٕل سَروِس تِم دِوان تہٕ بیٚیہِ چھِنہٕ اِنسان یُس کَسٹَمَر وِیٚو چھِ آسان ییٚلہِ تِمَن نِش أسۍ گژھان چھِ تہٕ اِنسان چھِ پَتہٕ تَسلی پھیران واپس ییٚلہِ زَنہٕ کہِ تمیُک مطلب گوٚو اسہِ چھنہٕ کانٛہہ شِکایَت روزان تِمَن نِش تِم چھِ بَخوٗبی پَنٕنۍ کٲم اصٕل پٲٹھۍ کران تہٕ کانٛہہ اِشوٗ چھِنہٕ آسان سورٕے کیٚنہہ چھِ بہتریٖن تہِ ٹھیٖک کران تم چھِ اوٚوَرآل چھِ نَیِنٹی پٕرسنٛٹِڑ چانٛسِز آسان کہِ اِشوٗ چھِ سَروِس سیٚنٹَرَس پٮ۪ٹھ ہر اَکھ ٹھیٖک گژھان چاہَے کَمپوٗٹَر آسہِ لیپٹاپ آسہِ یا فون آسہِ اوٚوَرآل چھِ نَیِنٹی پٔرسَنٛٹہٕ چھِ تِم نَمَتھ پٕرسَنٹہٕ کٲم چھِ گژھان پَتہٕ گوٚو کُنہِ ساتہٕ چھِ کانٛہہ تیُتھ اِشوٗوٕز یا زیادٕ ڈَمیج یا کیٚنہہ آسہِ تہٕ پَتہٕ چھِ سٕروِس سیٚنٹَر وٲلۍ تہِ اوڈٕے وَنان یہِ کٔرِو سا تُہۍ رِفریٚش یہِ ژھنوُن تُہۍ بیل یہِ کٔرِوُن تُہۍ مطلب ژٕنیو کٕنتھے یا ژٕھنوُن ڈِسٹراے کٔرِتھ تُہۍ نِیِو ڈِساے یا کانٛہہ چیٖز نٕو ییٚلہِ کانٛہہ تَتھ تیُتھ اِشوٗ آسہِ نَتہٕ چھِ تم پَنٕنۍ ہینڈرڈ ٹٮ۪ن پٕرسَنٛٹہٕ کوٗشِش کران بٮ۪سٹہٕ چیٖز کہِ نہٕ سا یہِ ہسا گَژِ ٹھیٖکھٕے گژھُن تہِ پرابلٕم گَژھِ نہٕ یِنۍ کیٚنہہ تہٕ یِم چیٖز چھِ گژھان تَتہِ